وعلیکُم سَلام آ تُہۍ چھِوا یاسمیٖنہ میڈَم آ سٲری ٹھیٖک تُہۍ چھِوا ٹھیٖک اَصٕل پٲٹھۍ بَس بِہتھٕے اَز کِتھٕ پٲٹھۍ پٮ۪وٕ تۄہہِ یاد أسۍ اَدٕ کیٛاہ اَچھا

آ پوٚز ہے چھُ تۄہہِ چھُو واریاہ اَصٕل سوٗنٛچمُت واریاہ اَصٕل بہٕ تہِ ٲسٕس یی سونٛچان تہٕ وۅنۍ ووٚنوٕ تۄہہِ اورے اَہَن حظ ٹھیٖک حظ گوٚو یِتھٕ کٔنۍ کرو أسۍ کٲم تہٕ أسۍ تھاوَو کانٛہہ ڈیٹ پَگاہ یا أزۍ أسۍ بُلاوو پیرَنٹ میٖٹِنٛگ کرو أسۍ تہٕ تِمَن وَنو پَتہٕ أسۍ پَتہٕ اگر گَرے اَنہوکھ زٕ زٕ گَنٹہٕ آسہوکھ کٕلاس دِوان تہٕ پَرناوہوکھ تہٕ أسۍ تہِ چھِ بِہتھٕے تہِ حظ چھُ پوٚز اَسہِ کُس کٲم چھِ

نہَ تۄہہِ حظ چھَو میڈَم واریاہ اَصٕل تۄہہِ حظ چھَو واریاہ اَصٕل سوٗنٛچمُت آ أسۍ تہِ چھِ بِہتھٕے آسان اگر حظ یِمَن ٹایِمَن تہِ دِمو اَسہِ تہِ روزِ تھوڑا لےَ یِم تہِ پَرن کینٛژھا اَدٕ کیٛاہ ٹھیٖک حظ گوٚو چلو ٹھیٖک گوٚو اَدٕ کیٛاہ اَسلام علیکُم